وعلیکُم سلام اَہَن حظ وُہ ساس تُہۍ حظ یِیٖزو صُبحس جیٖلس پٮ۪ٹھ ییٚتٮ۪تھ أسۍ سٮ۪کھ چھِ کھالان تٔتِی کَرو کتھ اَچھا